اسلام علیکُم یہِ یہِ چھِ حظ ہوٹَل گُلفام بہٕ یَژھٕ زانُن تُہۍ کٔم چھِو اورٕ اچھا تُہۍ چھُو منیجر ایٚکچلی چھُ اسہِ چھُ ٹوٗرِسٹہٕ آمٕتۍ سۭتۍ تہٕ پٕلَس چھُ مےٚ گیٚٹ ٹُو گیٚدَر فِرٛینٛڈَن ہُنٛد مےٚ اوس کَرُن نایِٹ بُک تہٕ تُہۍ ہیٚکوٕ یہِ ؤنِتھ تۅہہِ کیٛاہ سِپیشیالِٹی چھِ اَتھ ہوٹلَس منٛز أسۍ چھِ ژور نَفر اسہِ چھِ زٕ روٗم کَرٕنۍ بُک تیٚلہِ

ہا پونٛسَن ہُنٛد نہ یُم پونٛسَن ہُنٛد نِیِو ٹیٚنشن تُہۍ کیٚنٛہہ پونٛسن اسہِ ؤنۍتَو تُہۍ اتہِ کیٛاہ بیٚنِفِٹ تہٕ اتہِ کیٛاہ کیٛاہ میلہِ اسہِ تُہۍ کیٛاہ کیٛاہ تھوٚومُت چھُ تۅہہِ آسٲیِش ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک یہِ ؤنۍتَو مےٚ یہِ ؤنۍتَو بیٚڈ یہِ ؤنۍتَو بیٚڈ چھُو تھوٚومُت تۅہہِ کِنٛگ سایِز آ کِنٛگ سایِز بیٚڈ چھُ تھوٚومُت تۅہہِ ٹھیٖک ٹھیٖک ٹھیٖک یہِ روٗم کَتہِ اسہِ وِنٛڈوٗ اسہِ گَژھِ آسُن بالکٕنی سایِڈ روٗم یُس حظ دارٮ۪ن لیفٹ سایِڈٕ گژھِ آسُن اسہِ روٗم ہٮ۪موکھ اۭں اۭں

ٹھیٖک کھیٚنہٕ ویٚنُک اِنتِظام کیٛاہ اتہِ اَتہِ چھُ اتہِ چھُ میلان ییٚتیُک اَکھ گوٚو پَنُن کَلچَرُک فُہ غٕذا چھا میلان اتہِ سورُے کیٚنٛہہ پَنٕنۍ کَلچَرُک غٕذا یُس چھُ اچھ اچھا گوٚو یہِ ہیٚکِو أسۍ آرڈَر کٔرِتھ کیٚنٛہہ تہِ روٗم سٔروِس ووٗم سٔروِس گوٚو گوٚو تیٚلہِ چھُ ٹھیٖک مَطلَب اسہِ چھُ بیٚیہِ ہوٹَل تہِ اگر کوٚر تَمہِ کھۅتہٕ دِمو أسۍ زیاد پَہمس اَتھ پرٛنِس ہوٹلَس تَرجیع کیٛاز اسہِ چھُ بوٗزمُت ناو اَمہِ ہوٹلُک تَوَے کوٚر اسہِ تۅہہِ گۅڈنیٚتھ کَنفٕرٕم کَرنہٕ خٲطرٕ فون چلو ٹھیٖک چھُ اسہِ چھِ روٗم زٕ کَرٕنۍ بُک تہٕ روٗم گَژھَن آسٕنۍ مگر روٗم گَژھَن آسٕنۍ ایٚٹیچ کٔرِتھ أکِس بیٚیس سۭتۍ تہٕ أسۍ چھِ ژور نَفر تہٕ أسۍ سوزَو تُہۍ کیٚنٛہہ چھُنہٕ أسۍ سوزہَو تُہۍ ڈِٹیل اَسہِ ییٚتھۍ نمبرس کَرو أسۍ تۅہہِ ڈِٹیل سیٚنٛڈ تہٕ تُہۍ تھٲوِو سٲنۍ رُم روٗم زٕ بُکہٕ کٔرِتھ چَلو چَلو ٹھیٖک چلو اسلام وعلیکُم